مےٚ اوس بَچپَن پٮ۪ٹھَے سِکٮ۪چ بَناونُک صحیح شوق مطلب کٲنٛسہِ ہٕنٛز تَصویٖر بَناونُک صحیح شوق تہٕ وۄنۍ ییٚلہِ بہٕ وارٕ وارٕ بوڑ گووُس تہٕ مےٚ لوٚگ اَتھ کُن کَرُن تہٕ مےٚ چھُ واریاہہِ لَٹہِ بَنوومُت واریاہ پھِرِ بَنوومُت کُنہِ ساتہٕ بٕتھِ نَفرَس وٕچھِتھ یا کُنہِ ساتہٕ فوٹو وٕچھِتھ چھِ مےٚ بَنٲمٕژ واریاہہِ لٹہِ یِم تصویٖر یِم سِکٮ۪چ تہٕ مےٚ ٲسۍ دوس پَنٕنۍ تٕہٕنٛز تَصویٖر چھِ مےٚ بَنٲمٕژ پٮ۪نسَل سۭتۍ اوسُس بہٕ یِم بَناوان تہٕ اَتھ منٛز چھِ اَتھ منٛز چھِ واریاہ یہِ چھُنہٕ سَہَل کٲم کیٚنٛہہ اَتھ منٛز تہِ اَتھ منٛز تہِ چھِ واریاہ مُشکِلات یِوان گۄڈٕنِچی مُشکِلات چھِ یِوان مےٚ باسان ساروی کھۄتہٕ سَکھ یُس اَتھ منٛز چھُ سُہ چھُ یوان یِم یِم ژٕ یُس یہِ تصویر بَناوو اَتھ منٛز یِم یِم جِسمٕکۍ یِم تان چھِ آسان یِم بَرابر پنٛنہِ جایہِ گژھَن یِن تیٚلہِ چھِ بَرابَر شَکل بَنان یِم گژھَن بَہ بَرابَر پنٛنہِ جایہِ یِن یم تان یہِ چھِ ساروی کھۄتہٕ بوٚڑ مُشکِل مےٚ باسان اَتھ منٛز